بینکِنگ سۭتۍ چھِ واریاہ سہوٗلیت اِنسان سٕنٛدۍ خٲطرٕ مطلب اگر أسۍ مطلب کیاہ چھُ آسہِ کَڑُن اگر اَسہِ کانٛہہ تہِ مطلب کٲم آسہِ مطلب بینٛک تہِ تھرٛوٗ کَرٕنۍ أسۍ چھِ پانے جَینریٹ ہؠکَان کٔرِتھ پاس بُک آسہِ کَرُن مطلب اینٹری آسہِ کَرٕنۍ أسۍ چھِ ہؠکان پانہٕ کٔرِتھ مطلب یہِ آیہِ سانہِ خٲطرٕ واریاہ أکِس اِنسان سٕنٛدِ خٲطرٕ آیہِ یہِ واریاہ سہوٗلیت واریاہ واریاہ زیادٕ سہوٗلیت مگر مطلب یِمَن کَم نالیج چھِ آسان یِمَو نہٕ پوٚرمُت چھُ آسان زن نہٕ تِہِند خٲطرٕ چھِ مطلب پرابلِم یہِ کران تہٕ تِہنٛدِ خٲطرٕ چھُ زیادٕ کَنفیوٗجن کہِ مطلب تِم اگر مطلب تِم ہیٚکن نہٕ پانہٕ کٔرِتھ کیٚنٛہہ باقٕے مطلب یِم یِمَن نالیج چھِ اِنسانَن یِم مطلب پٔرۍ پَڑا لِکھا اِنسان چھِ تِہِنٛدِ خٲطرٕ چھِ یہِ واریاہ سہوٗلیت مطلب اَکھ چھُ ٹایم تہِ بَچَن واریاہ زیادٕ اَمہِ سۭتۍ بیٚیہِ چھِ مطلب کانٛہہ کال پَران آسہِ یا کانٛہہ کانٛہہ بِزنِس آسہِ یا کَران تمَن چھُ دۄہ بَچَان اَمہِ سۭتۍ اسی لیے آیہِ اَمہِ سۭتۍ واریاہ سہوٗلیت تِکیٛازِ وٕنکؠن چھُ آنلاین سِسٹَم مطلب گوٚو مطلب آنلاین سِسٹَم گوٚو مطلب سورُے سِسٹَم چھُ وٕنکؠن آنلاین تہٕ اسی لیے چھِ واریاہ سہوٗلیت أکِس اِنسان سٕنٛدِ خٲطرٕ مطلب یُس ییٚمِس کَم نالیج تِہنٛدِ خٲطرٕ چھُ تھوڑا بہت پرابلِم تِہِنٛدِ خٲطرٕ چھُ کَنفیوٗجَن تہٕ ہُہ مگر یِم پرِ نالیج مطلب نالیج یِمَن آسہِ اِنسانَن تمہِ خٲطرٕ چھِ واریاہ سہوٗلیت تِمَن چھُ ٹایم تہِ بَچان تِمَن چھِ تِم چھِ ہؠکان پَنُن بِزنؠس تہِ آرام سان کٔرِتھ تِمَن چھُنہٕ مطلب دۄہ تہِ زایہِ گژھان کینٛہہ تِم چھِ اَصٕل پٲٹھۍ پَنُن مطلب کٲم کَران بیٚیہِ چھِ مطلب آ آنلاین پَنٕنۍ پاس بُک مطلب جَنریشَن مطلب جَنریٹ ہؠکان کٔرِتھ مطلب ہر کانٛہہ کٲم ہؠکَان مطلب جلدی جلدی منٛزٕے کٔرِتھ آنلاین پرابلِم چھَکھ نہٕ گژھان کینٛہہ البتہ مطلب ییٚمِس نالیج چھِ کَم آسان یُس اَن پَڑھ اِنسان چھُ آسان تہِ خٲطرٕ چھُ واریاہ زیادٕ کَنفیوٗجَن تٔہندۍ خٲطرٕ چھِ واریاہ زیادٕ پرٛابلِم باقٕے یِمن نالیج اِنسانَن چھِ آسان تِہنٛدِ خٲطرٕ چھِ یہِ واریاہ سہوٗلیت بِزنؠس مین آسہِ کانٛہہ کانٛہہ کٲم آسہِ مزدوٗری آسہِ مزدوٗری آسہِ کانٛہہ کَران کینٛہہ آسہِ کَران تِہٕنٛدِ خٲطرٕ چھُ دۄہ واریاہ زیادٕ بَچَان اَلبَتہ مطلب اَن بڑٕ اِنسان سٕنٛدِ خٲطرٕ چھُ واریاہ پرابلِم یہِ باقٕے چھِ یہِ واریاہ بینٛکِنٛگ چھِ واریاہ سہوٗلیت واریاہ سہوٗلیت سانہِ خٲطرٕ